ہیلو وعلیکُم السلام آ جِناب جِناب کیٛاہ دٔلیٖل چھِ کَم چھِو آ کیٛاہ ژوٗر کَر گٔے آ گا گا گاوٕ زٕ تہٕ بیٚیہِ آ تُہۍ کَتہِ پٮ۪ٹھ چھُو بڈگامہِ پٮ۪ٹھ چھُو تُہۍ آ کیٚنٛہہ چھُنہٕ پَرواے صُبحَن یِیِو تُہۍ اٮ۪پلِکیشَن ہٮ۪تھ تہٕ اَتھ کَرو اٮ۪ف آی آر لانچ تہٕ پَتہٕ کَرو اِنشاء اللہ تَپتیٖش اِنشاء اللہ اِنشاء اِنشاء اللہ اِنشاء اللہ اِنشاء اللہ